السَلامُ علیکُم وَرحمَتُہ اللہِ وَبَرَ کاتَہہُ مےٚ حظ چھِ ناو سایمہ یوتَس تامَتھ سَوال چھُ کہِ جانور کَتہِ چھِ أسۍ اَنان أسۍ حظ أسۍ چھِ پَنٕنۍ پننِٚسٕے گامَس منٛز ہٮ۪وان ییٚتہِ حظ جانوَر أکِس تٔمِس چھِ أسۍ وَنان کٲشِر پٲٹھی ییٚمِس أسۍ وَنان چھِ گُپن درال مَگر تمہِ پَتہٕ اَگر أسۍ تٔمِس اَکھ جانور ہٮ۪وان چھِ نہ حظ باقٕے چھِ أسۍ تمۍ سٕندے پٮ۪ٹھ پالان مِثال کے طور پَر اگر اسہِ اَگر کانٛہہ گَرٕ یا اگر أسۍ گاو چھِ ہٮ۪وان پَتہٕ چھِ أسۍ تٔمۍ پَتہٕ چھُ سُے دِوان حظ دِوان باقٕے گُپن حظ چھِ أسۍ تٔمسٕے نِش بٔڑراون مِثال کے طور پَر سُہ چھُ گاو چھِ گاوِ چھِ ڈِلؤری گژھان تمہِ پَتہٕ چھِ تٔمِس ؤژھٕر آسٮ۪س ووٚژھ آسٮ۪س سُہ چھُ بَڑان تِتھے کانٮ۪تھ چھِ یِم جانوَر بَڑان بییٚہِ چھِ اسہِ تمہِ پَتہٕ یِم باقٕے باقٕے جانوَر تیٖر ویٖر تہٕ یِم تہِ چھِ اسہِ آسان پننہِ گانٕکۍ ہَن یوتنَس تامَتھ آمدَنی ہُنٛد سَوال چھُ یہِ حظ چھُ مٮ۪حنتَس تامَتھ کہِ کُس گُپُن کِتھہٕ کٔنۍ آسہِ رٔچھِتھ تہٕ تمہِ پَتہ چھِ تَمے آیہِ حظ تٔمِس گَرٕ وٲلۍ سٕنٛز اِنکم تہِ آسان یِمن جانوَرن منٛز چھِ یورٕ تہِ لَگان رَچھنَس واریاہ پونٛسہٕ حظ تہٕ مَگر اورٕ ییٚلہِ أسۍ یہِ کٕنان چھِ یِمن حظ چھِ أصل رۄپے یِوان اَگر حظ أسۍ آزٕ پَننٚہِ پٔنٕنۍ پَننٚہِ گَرٕچۍ کَتھ کرو اسہِ چھُ پَننِٚس گَرس منٛز تیٖر چھِ گاو چھِ بییٚہِ بییٚہِ باقٕے گُپَن چھِ اَگر أسۍ وٕکٮ۪نَس تِم کٕنووٚکھ یُس لۄکٹہِ کھۄتہٕ لۄکُٹ تہِ آسہِ سُہ حظ چھُ وٕنکٮ۪نَس گَژھان پَنٛژہ شیٹھ ساس رۄپیہِ اَگر حظ وۄنۍ أسۍ گاو کٕنہٕ ہون نہٕ کینٛہہ سۄ حظ چھُ گَژھان لَچھ رۄپیہِ یِم تیٖر چھِ گَژھان یِم چھِ گَژھان وُہ ساس تہِ ژتجی ساس تہِ ترہ ساس تہِ اَکھ اَکھ امہِ سٕتۍ حظ چھِ اسہِ اَصٕل اِنکم جنریٹ گَژھان بییٚہِ حظ چھِ یِمَن امہِ سٕتۍ اسہِ واریاہ فٲیدٕ تہٕ یِوان مَگر یِمن حظ چھُ رَچھنَس تہِ خرچہٕ لَگان مِثال یِمن گَژھ حظ پوتسن پھل حظ گژھِ یِمن آسُن تریش حظ گژھِ یِمن آسٕنۍ گاسہٕ حظ گژھِ یِمن آسُن وقتہٕ وقتہٕ حظ چھِ یِمن پٮ۪وان چَک کَرُناوُن ڈاکٹَرس پٮ۪وان انناوٕنۍ تَکٮیازِ کہِ أسۍ چھِ وٕچھان کہِ جانوَرن منٛز چھِ واریاہ بٮ۪مارِ یِوان لبنہٕ خاص کَر أزۍ کِس وقتس منٛز حظ تمہِ کِنٮ۪تھ چھِ اسہِ پٮ۪وان یِمن خیال تھاوُن اسہِ حظ چھِ پٮ۪وان ڈاکٹر تہِ انُن اسہِ حظ چھِ پٮ۪وان یِہٕندِ صاف صفٲیی ہُنٛد خیال تہِ تھاوُن یِمن حظ گَژھِ گان یُن صاف کَرنہٕ ییٚتہِ یِم روزان چھِ یِمن حظ گَژھِ نہٕ تَتھ أندۍ پٔتۍ کانٛہہ مٔکریار آسُن یِمن حظ گَژھِ آسُن چھَلِتھ چھکھِتھ تریش تہِ یِمن حظ یِمن منٛز چھِ پٮ۪وان پانَس تہِ صفٲیی تھاوٕنۍ سران وران حظ چھِ یِمن پٮ۪وان کَرُن تہِ بییٚہِ حظ چھُ یِمن پھل ول گَژھِ یِمن آسُن خاص کر ٹایمَس پھل حظ فیٖڑ حظ مکٲے حظ چھِ پٮ۪وان تیٖرن دِنۍ مُٹھ حظ چھِ پٮ۪وان دیُن تیٚلہِ تیٚلہِ حظ یِمن پٮ۪ٹھ اِنکم گژھان جنریٹ نَتہٕ نہٕ حظ چھِ نہٕ یِمن تیوٗتاہ فٲیدٕ کِہِنۍ تہِ نہٕ أسۍ حظ چھِ واریاہ یِمن پٮ۪ٹھ زینان تہٕ تَتھ منٛز حظ چھُ شُکُر خۄداے سُند تِکیازِ کہِ أسۍ چھِ یِمن واریاہ زینان مٔلۍ نہ حظ چھُ نہٕ اسۍ پٮ۪وان جانور انٕنۍ کِہِنۍ تہِ نہٕ أسۍ حظ چھِ یِم پننے گانٕکۍ آسان آسان حظ امہِ علاوٕ حظ چھِ ییٚلہِ أکِس گَرَس چھِ آسان وَریاہ جانوَر یا وَریاہ تیٖر آسَن وَریاہ گُپن آسن یا گٲو آسن یہِ زن أسۍ وٕچھان چھِ ییٚتہِ أندۍ پٔتۍ پن سٲنِسٕے گامَس منٛز سُہ وَریاہ گٲو فارم یِمن گٲو فارمن منٛز حظ چھِ أمِس گَرٕ وٲلِس علاوٕ یِمن پٮ۪وان واریاہ زیادٕ مٕلٲزِم تھاوٕنۍ زٕ لڑکہٕ ژور لڑکہٕ مٕلازِم تھاوٕنۍ اَکھ حظ چھِ یِمن گٲون گٲو دۄد ہیوان بیاکھ حظ چھِ یِمن صاف صفٲیی ہُنٛد خیال تھاوان گُہ وُہ وَٹان گاسہٕ تراوان یِتھ کٔنۍ حظ چھِ باقِین یِم أندۍ پٔتۍ آسان چھِ اَتھ تِمن تہِ حظ چھِ اِنکم حٲصِل گژھان ییٚتہِ حظ چھِ گامَن منٛز خاص کَر گامَن ہنٛز کَتھ ییٚلہِ أسۍ کَرو گامَن منٛز حظ چھِ یِم بَنان اِنکَمُک اَکھ اَصٕل ذریعہٕ یِم گُپن یِم جانور تیٖر وَغیرہ یِم حظ چھِ لَگ بَگ لَگ بَگ حظ یِن گامس منٛز پرٛیتھ کُنہِ گَرس منٛزن آزٕ کم سے کم اگر نہِ تیٖر تہٕ گاو نَظرِ گٲو فارم تہِ حظ چھُ ییٚتہِ وٕنکٮ۪ن یِمن گامن منٛز واریاہ زیادٕ